مےٚ چھِ فیورِٹ گیم کِرکَٹ تہٕ بیٚیہِ پَتہٕ والی بال ییٚتہِ حظ چھِ کٔشیٖرِ منٛز چھِ زیادٕ کِرکَٹٕے گِںٛدان بَچپَن پٮ۪ٹھ ووت مےٚ کِرکَٹ گِنٛدان بہٕ چھُس ایز سُپنَر تہٕ بیٹٕسمین پنٛنِس ٹیٖمَس منٛز کٔشیٖرِ منٛز اگر کَتھ کَرو زیادٕ چھِ ساروے کھۄتہٕ زیادٕ گیم چھِ یِوان کِرکَٹ تہٕ بیٚیہِ والی بال گِنٛدنہٕ البتہ مےٚ چھُ بہٕ چھُس کِرکَٹ گِنٛدان تہٕ بیٚیہِ چھِ مےٚ فیورِٹ گیم تہِ کِرکَٹ بہٕ چھُس اگر فار اٮ۪کزامپٕل کِرکَٹ وُچھان تہِ مثلاً ٹی وی یَس پٮ۪ٹھ اگر گیم آسہِ باسان کُنہِ ساتہٕ چھِ وٲلڈٕ کَپ آسان یا کانٛہہ تہِ گیم چھِ آسان بہٕ چھُس تِم وُچھان اٮ۪نَلایز کَران پَتہٕ چھُس بہٕ ہیٚچھان مطلب بہٕ چھُس پرٛٮ۪کٹِس تہِ کَران پانہٕ تہِ چھُس بہٕ کِرکَٹٕے گِنٛدان تہٕ مےٚ چھِ فیورِٹ گیم تہِ کِرکَٹٕے